وَن اَکھ فیورِٹ اگر میون وَنُن یُس مےٚ پَسںٛدیٖدہ چھُ سُہ ہٮ۪کو ؤنِتھ تُم جو ہِجر میں دیوارو در کو ڈھونڈتے ہو حالانکہ یہِ اوس نُصرت فتح علی خانَن خانَن تہِ گیوٚمُت البتہ مےٚ چھُ لَگان راحت فتح علی خانُن ؤرجَن اَصٕل راحت فتح علی خانُن ورجن چھُ مےٚ لَگان اَصٕل یُس تِمو گٮ۪ومُت اوس ہُہ ہَم جو ہِجر میں تُم جو ہِجر میں دیوارے در کو ڈھونڈتے ہو